آ بہٕ ہٮ۪کہٕ پانٛژَن سِٹیٹَن ہُنٛد ناو ؤنِتھ ہِنٛدوستانَس منٛز گۄڈٕنیُک سِٹیٹ چھُ جموں اینٛڈ کَشمیٖر دوٚیِم سِٹیٹ چھُ کریلا ترٛیٚیِم سِٹیٹ چھُ مہاراشٹرا ژوٗرِم سِٹیٹ چھُ اُترپردیش پٲنٛژِم سِٹیٹ چھُ چنٛدی گَڑھ